ہیٚلو ہیٚلو اَوا ٹھیٖک ہیٚلو کٕم چھِو وعلیکُم سَلام اَوا ٹھیٖک چھِ کٔرِو حُکم دانیٛا دانہِ اَوا اَوا اَوا اَسہِ چھُ دانہِ آسان واریاہ کٕنُن بوٗزتھا أسۍ چھُ واریاہ کیٚنٛہہ آسان تۄہہِ چھُوا ہیوٚن دانہِ کٔژ کوینٛٹل چھِی ہیٚنۍ دَہ کۅینٛٹل نا سانہِ چھُے فٲیِدٕ ہیوٚن بوٗزتھا دوٚپمے دانہِ چھُے فٲیِدٕ ہیوٚن اَتھ چھُ دانس نیران اَتھ چھُ پٮ۪وان ہۄکھناوُن پَتہٕ مُنُن پۄیہِ ترٛکھ تہِ چھُس نیران کَمہٕ ترٛکھ تہِ چھُس نیران توٚمُل تہِ چھُس نیران چھُنا فٲیِدٕ دانہِ ہیوٚن ہٮ۪کھا ژٕے وَن کٔہۍ ہٮ۪کھ دٔہ نَو شتھ دِ دانہِ کۅینٛٹلس رۄپیس باہ شتھ دِ کُنے کتھِ دانہِ کۅینٛٹلس

نہَ دانے دانے دانَٮ۪س منٛز چھُے فٲیِدٕ اَوا اَوا دانس منٛز چھُے فٲیِدٕ دانٮ۪س چھُ نیران واریاہ جِنٕس چھِس نا نیران آ کَتہِ چھُ درٛۅگ اَتھ چھَنا لاگَتھ لَگان گۄڈٕ چھُ پٮ۪وان سونٛتہٕ کٲلۍ تھٔجوان وَوُن پَتہٕ چھِ پٮ۪وان زٔمیٖن وایُن پَتہٕ چھُ پٮ۪وان اَتھ مۄہنِی لاگٕنۍ تھل کَرَن وٲلۍ لاگٕنۍ چھُس نا پَتہٕ گوٚو نٮ۪نٛدٕرۍ نٮ۪نٛدٕ دَوا پَتہٕ گوٚو لونُن پَتہٕ گوٚو چھۄمبُن چھُنا اَدٕ چھُ وا تن یہِ گرٕ ژٕے وَن کٔہۍ دِکھ ژےٚ مےٚ سَستہٕ دِتُے تہٕ کوتاہ کَم کَرَس دوٚپمے ژےٚ مےٚ سَستہٕ دِتُے کوتاہ کَم کَرَس اَدٕ نیرٕ دوٚپمی یہِ چھُے پَن نیرا اَوے دیُتمےَ سَستہٕ دوٚپمے یہِ چھُ پَنہٕ نیرا اَوے دیُتمےَ سَستہٕ ژِٕ وَن کوٗتاہ دِکھ وۅنۍ کوتاہ کوتاہ کَرِہٮ۪س کوتاہ ژٕ تہِ وَن ژےٚ تہِ گژھی وَتھ یِنۍ کٕنَن وول تہِ حٲران سُہ ہے چھُ گژھان کَم توتہِ دِ نا سُہ چھُ گژھان واریاہ کَم ساس دِ توتہِ دوٚپمے سُہ چھُ گژھان واریاہ کَم ساس دِ توتہِ ساس نہَ نہَ سُہ چھُ ظُلُم گژھان اَتھ چھَنا لاگَتھ لَگان پانَے یے چھےٚ پےَ یتھ چھِ لاگَتھ لَگان اَدٕ ییٚلہِ وۅنۍ نِکھ اَسہِ یا اَسہِ چھُ دانہِ وُہ کۅیِنٹَل اَسہِ چھِ وُہ کۅیِنٛٹَل کٕنٕنۍ وُہ کۅینٛٹَل اَوا اَوا اَوا اَچھا تُل وۅنۍ چھُ سَہلٕے تہٕ تُل ییٚلہِ کَر یِکھ وۅنۍ یییٚمہِ ساتہٕ ژےٚ ٹایم یِیی کالۍکٮ۪تھ یِیٖزِ آتھوارِ دۄہ ییٖزِ تَمہِ دۄہ چھُس بہٕ گَرے تُل بیٚہہ خۄدایَس حوال یَتھ نمبرَس کٔرۍزِ فون اَچھا بیٚہہ خۄدایس حوال